ہیلو اسلام علیکُم تُہۍ چھِو حظ ٹھیٖک بَس ٹھیٖک یہِ اوترٕ کر اَنے نہ تۄہہِ نِش ژوٚٹ تَتھ آیو أسۍ حظ چھِ ییٚتہِ گاندَربَل پٮ۪ٹھ تَتھ کٔرٕکھ مےٚ صحیح تٲریٖف اَسہِ ٲسۍ فَنٛگشَن گرِ دوٚپُکھ یہِ چھِ واریاہ اَصٕل صاف چھِ بَناوان تازٕ تہِ ٲس باسان مےٚ اوس بیٚیہِ آرڈر دیُن مگر تِژھُے صاف تازٕ کالٹی گژھِ اَسہِ اَصٕل آسٕنۍ اَہن حظ مےٚ حظ وُچھ اَتہِ صفٲیی وَنۍ چھُناہ فَنٛگشَنَس پٮ۪ٹھ رِشتہٕ دار آسان کیٚنٛہہ آسان آ شِکایت گژھِ نہٕ مےٚ یِنۍ کِہیٖنۍ یہِ گژھِ اَصلی یِن ژوٚٹھ وُٹھ مےٚ حظ چھِ کُکیٖز ضوٚرَتھ بیٚیہِ چھِ مےٚ برٛیڈ ضوٚرَتھ بیٚیہِ چھِ کیک ضوٚرَتھ مگر یہِ گژھِ آسُن مطلب یِتھ کٔنۍ نِشَ نۍ پٮ۪ٹھ چھِنا آسان تیُتھُے فرٛٮ۪ش آسُن بیٚیہِ تِتھٕے صاف صفٲیی تھٲیِزیٚو اَز تِژھ تیٚلہِ سورُے فروٗٹ ووٗٹ ترٛٲیِزیٚوس منٛز آ صحیح تٲریٖف کٔر مےٚ رِشتہٕ دار دوٚپُکھ یہِ چھِ واریاہ اَصٕل فرٛٮ۪ش چھُ نَتہٕ چھِ آسان یِمَن تھُلہٕ مٔشِکھ بیکٕے والٮ۪ن تَتھ چھُو پَیی اَز چھُ مِزاز خراب بٮ۪مارِ چھِ گژھان تۄہہِ چھُو نا پَے اَز کۭژاہ مٔکٕر بَیٚکرِی چھِ اورٕ آسان کٕننٕۍ آ نَتہٕ چھُنا اَز اِنفیٚکشَن چھُ گژھان پیٖتی سۭتۍ آ آ تۄہہِ دِ تُہٕنٛدِ دُکانَس تُہٕنٛدِ دُکانُک بوٗز مےٚ واریاہ مےٚ حظ بیٚنہِ ویٚنہِ وَنان یہِ چھِ أسۍ چھِ أمۍ سٕی نِش ژوٚٹ وُوٹ اَنان یہِ چھِ واریاہ اَصٕل

آ تی بوٗز مےٚ تَوَے کوٚر مےٚ فون مےٚ دوٚپ بہٕ تہِ نہٕ دۄہہِ نِش اَتھ چھُ فَنٛگشَن گَرِ تہٕ بہٕ تھاوَو تۄہہِ آرڈَر تٔمۍ دوٚپ مےٚ یِمَن چھُ آسان آرڈر گۄڈَے دیُن یِمَن چھِنہٕ اَتھ واریاہ بُکِنٛگ آسان مےٚ حظ چھُ کاہ سیٚپٹمبَر ضوٚرَتھ مگر کٔژِ بَجہِ آسہِ یہِ تَیار مےٚ چھُ شامَس ضوٚرَتھ ٹھیٖک چھُ مگر پیکِنٛگ ویکِنٛگ گژھِ اَصٕل آسٕنۍ مطلب یِم گژھن مطلب چھِنا رِشتہٕ دار کٔٹھۍ ؤٹھۍ گژھِ نہٕ نیرُن کینٛہہ تہٕ ووٚنوٕ اَسہِ چھُنہٕ شِکایت شِکایت آمٕژ کیٚنٛہہ تہٕ یہِ آسہِ واریاہ اَصٕل آ تُہنٛدِ مِٹھایی ہِنٛز سارنٕے چیٖزَن ہِنٛز بُک گَرَس واریاہ مِٹھٲے ضوٚرَتھ یا ایٚمہِ پَتہٕ حظ چھِ واریاہ فَنٛگشَن مِٹھٲے ما پیٚیہِ کَرٕنۍ اَتہِ بُک کَتھ رَیٚنٛج تام چھِ بَنان اَتہِ مِٹھٲے ٹھیٖک مطلب بَجٹ تہِ گژھِ ٹھیٖکٕے چھِ آسان آ تیوٗت ہایہِ تہِ گژھِ نہٕ آسُن تہٕ تیوٗت ٹھیٖک آ اَسہِ نِیے پٔتمہِ لَٹہِ بیٚیہِ بوٗز اَسہِ سٲری سٲری رِشتہٕ دارٕے کھٔجوکھ تۄہہِ کَتہِ چھو أنمِس تۄہہِ کَتہِ چھو أمِس یہِ ژوٚٹ واریاہ اَصٕل آ وَنۍ گژھِ اَسہِ واتٕنۍ کٲلکٮ۪تھ اَصٕل پٲٹھۍ ٹایمَس پٮ۪ٹھ تھٲے زَیٚو تیار ویار تَمہِ پَتہٕ چھِ اَسہِ بیٚیہِ فَنٛگشَن تمہِ پَتہٕ آسَن اَسہِ بیٚیہِ ضوٚرَتھ بہٕ کرو تۄہہِ فون تیٚلہِ مےٚ ٲس بیٚنہِ تہِ وَنان اَسہِ چھِ امہِ پَتہٕ کَرُن

ٹھیٖک چھُ تیٚلہِ تھٲیِزیٚو تَیار بِہِو خۄدایَس حَوال